گۄڈٕنِچ کَتھ یہِ کہِ میٛٲنۍ اٮ۪کٕسپیٖریَنٕس مطلب کُک کَرنَس منٛز خاص کَر فٔسٹ ٹایم اگر أسۍ کانٛہہ کہِ یَژھو بَناوُن کہِ اِنسان چھُ یَژھان کہِ یہِ گژھِ سارنٕے پَسنٛد یِنۍ کہِ مےٚ کوٚر فٔسٹ ٹایم یہِ چیٖز کہِ بہٕ بَناو کہِ نوٚو چیٖز کانٛہہ کھٮ۪نہٕ چیٖز یِتھے پٲٹھۍ چھِ پٮ۪وان سُہ محنتہٕ سۭتۍ بَناوٕنۍ چھِ سیٚزٕے کَتھا کہِ یَتھ چیٖزَس محنت لَگہِ سُہ چھُ اَصٕل گژھان یِتھٕے پٲٹھۍ اگر أسۍ فٔسٹ ٹایم کیٚنٛہہ بَناوو مےٚ چھِ پَتہ تَتھ پَزِ اَسہِ واریاہ محنت کَرٕنۍ گۄڈٕ مطلب اَصٕل پٲٹھۍ بَناوُن ٹایِم دیُن مطلب جلدی جلدی یَس منٛز چھُنہٕ گژھان اَصٕل کیٚنٛہہ یَتھ أسۍ ٹایِم دِمو سُہ چیٖز چھِ بَنان اَصٕل یُس پیٛارٕ سۭتۍ بَناوو اَصٕل دِل دِتھ بَناوو دھیان تھاوو کِتھ پٲٹھۍ چھِ بَناوُن کُس مَصالہٕ گسہِ اَسہِ ایڈ کانٛہہ مَصالہٕ چھِ تٕم تہِ آسان یِم نہٕ تَتھ اٮ۪ڈس چھِ ہٮ۪کان گٔژھِتھ کیٚنٛہہ یہِ چھُ سونٛچان نہیں ییٚمہِ سۭتۍ ییٚمہِ سۭتۍ گَژھِ نہٕ یہِ اَصٕل کیٚنٛہہ یا ییٚمہِ سۭتۍ یہِ یَتھ یہِ سِمایِل مطلب سِمٮ۪ل یی یَتھ ییٚمہِ سۭتۍ یہِ کہِ یِتھے پٲٹھۍ میٛانۍ بہٕ چھَس بَناوان تہٕ گۄڈٕ گَژھِ اِنسان بَناوُن کہِ بَنٲیِتھ سوٗنٛچِتھ کہِ یہِ گژھِ سارنٕے پَسنٛد یُن کہِ بہٕ چھَس فٔسٹ ٹایم بَناوان یہِ اٮ۪کٕسپیٖریَنٕس چھِ میٛٲنۍ تہٕ پیارٕ سۭتۍ گژھِ بَناوُن بیٚیہِ اَصٕل پٲٹھۍ بَناوُن یا مطلب یَتھ ٹایِم دِمو سُہ چھُ بَنان واریاہ اَصٕل یہِ چھِ سیٚزٕے کَتھاہ یَتھ چیٖزَس ٹایم دیُت سُہ بَنی اَصٕل یُس دِلہٕ سۭتۍ بَناوہون پَتہٕ محنت کَرو تَتھ پٮ۪ٹھ سُہ بَنہِ واریاہ اَصٕل